اسلامُ علیکُم تُہۍ چھُو حظ دہلی دربار پیٹھ اسہِ اوس بریانی زٕ پانژھ موموز زٕ ژور پلیٹ آڈر کرِن تُہۍ ونِتو سہُ کۭتس ٹایمس تام گژھہِ اسہِ اویلیبل اسہِ اوس یہِ آڈر قصبَے دیوسس ضوروٗرت مگر جلدی منز تُہۍ ؤنتو یہِ کّتس ٹایمس تام واتہِ تہ أسۍ کرہاو تیٚلہِ پیمنٹ